سون یہِ چھُ اَسہِ چھِ آسان اَسہِ ترےٚ بٕڈۍ دۄہ گۄڈنٮ۪تھ چھِ آسان اَسہِ زیارَتھ بیٚیہِ چھِ آسان اَسہِ لۄکٕٹۍ عیٖد بیٚیہِ چھِ آسان اَسہِ بٕڈ عیٖد یُس یہِ زیارَتھ چھُ اَتھ منٛز چھِ أسۍ شَب کَران گۄڈٕ شَبَس منٛز چھِ اسہِ نٮ۪ماز وٮ۪ماز پَران أسۍ چھِ راتَس آسان ہشیٛارٕے أسۍ چھِ نٮ۪ماز پَران قۄران پَران اَسہِ چھِ ییٚتہِ گامَس منٛز اَستان تَتہِ چھُ اِمام صٲب یُس چھُ اِمام صٲب چھُ اَسہِ راتَس پَرناوان نٮ۪ماز چھُ پَرناوان دُعا چھُ پَرناوان قۄران چھُ پَرناوان أسۍ یِم گامٕکۍ چھِ أسۍ چھِ زَنانہٕ گَرے پَرا نٮ۪ماز تہِ قۄران تہِ پَتہٕ یُس یہِ بیٛاکھ چھُ یُس یہِ لٔڑکہٕ چھُ یا مٔہنِی چھِ آسان تِم چھِ اَستان گژھان شَب کَرنہِ یا بٔنِم گامٕکۍ چھِ آسان تِم چھِ یور یِوان اَستان نٮ۪ماز پَرنہِ قۄران پَرنہِ یا شَب کَرنہِ چھِ یِوان راتَس أسۍ چھِ شَب کَران بَرابَر یہِ صُبحٕچہِ ییٖتِس کالَس بانٛگ پَرن پَتہٕ ییٚلہِ بانٛگ چھِ پَران پَتہٕ چھِ أسۍ نٮ۪ماز وٮ۪ماز پَران تہٕ شونٛگان چھِ تہٕ پَتہٕ چھِ أسۍ کَران کٲم پَتہٕ چھِ أسۍ صبحن ووٚتھان نَو یا دَہ بَجے چٮ۪وان چھِ أسۍ چاے تِم چھِ ہاوان پَتہٕ صُبحَن تہِ چھِ ہاوان تِم زِیارتھ زِیارتھ تَتھ منٛز چھُ ٹٲٹھ نبی صَلَّی اللہ عَلَیہِ وَسَلَم نِشان اَکھ پَتہٕ چھِ پران اَکہِ بَجہِ چھِ ہاوان تِم ژورِ بَجہِ چھِ ہاوان تِم زِیارتھ پَتہٕ چھِ گژھان کٲم تہِ کَران چھِ أسۍ واریاہ أسۍ چھِ اَستان گژھان پَران نٮ۪ماز وٮ۪ماز اتہِ وٕچھان زِیارَتھ یِم اَسہِ وٮ۪سہٕ چھِ تِمَن سۭتۍ چھِ أسۍ کَتھ وَتھ کَران اَصٕل پٲٹھۍ نالہٕ مٔتۍ واریاہ اَصٕل ٹھیٖک پٲٹھۍ پَتہٕ چھِ عیٖد یَتھ چھِ عیٖد أسۍ چھِ عیٖد برونٛٹھ چھُ آسان اَکھ رٮ۪تھ تَتھ منٛز چھُ آسان اَسہِ مٲسیام سُہ چھُ آسان اَسہِ مٲسیامَس رٮ۪تَس دَرُن روزدَر پھاکَے آسان دوٚہَس شامَن آسان کینٛہہ کھیٚون پَتہٕ آسان صُبحٲے سہرَن ووٚتھُن کھیٚون بَتہٕ وَتہٕ تہٕ روزُن بیٚیہِ روزدَر سُہ چھُ آسان بَرابَر رٮ۪تھ پَتہٕ چھِ کٲم گژھان زِ پَتہٕ چھِ مطلب تٕرٛہ دۄہ چھِ آسان یِم یِتھَے کٔٹھۍ رٮ۪تھ پَتہٕ چھِ عیٖد آسان عیٖز دۄہ چھِ أسۍ اِمام صٲب پَرناوان عیٖد گاہَس منٛز نٮ۪ماز تَتھ منٛز چھِ واریاہ لُکھ لٕڑ تَتھ منٛز چھِ زَنان تہِ ہٮ۪کان گٔژھتھ یا مٔہنِو یوت چھِ ہٮ۪کان گٔژھتھ أسۍ چھِ پَران گَرے لۄکٕٹ تَتھ چھِ وَنان لۄکٕٹ عیٖد پتہٕ یہِ بٕڈ عیٖد چھِ آسان یہِ چھِ آسان ڈۄڑِ رٮ۪تھ باد ڈۄڑِ رٮ۪تھ باد چھِ آسان یہِ عیٖد یۄس یہِ عیٖد چھِ یَتھ چھِ یِوان بٕڈ عیٖد اَتھ منٛز چھِ ہٮ۪کان أسۍ کینٛہہ قۄربان کٔرِتھ أڑۍ چھِ ہٮ۪کان کَٹھ کٔرِتھ أڑۍ چھِ ہٮ۪کان بوٚڈ چاروٲے کٔرِتھ کانٛہہ اَتھ منٛز تہِ چھُ اَسہِ واریاہ لَگَان مَزٕ اَتھ منٛز ییٚلہِ أسۍ صُبحَن چھِ ووٚتھان پران نٮ۪ماز چٮ۪وان چاے واے پَتہٕ چھِ أسۍ نٮ۪ماز عیٖد گاہَس منٛز پَرناوان نٮ۪ماز تَمہِ دۄہ تہِ تہٕ ییٚلہِ أسۍ عیٖد گاہَس منٛز چھِ نٮ۪ماز وٮ۪ماز مَۄکلاوان پٔڑِتھ تہٕ وَسان چھِ پَتہٕ تٔمۍ عیٖد گاہَس منٛز بوٚن گژھان پَنٛنٮ۪ن پَنٛنٮ۪ن گَران چٮ۪وان چھِ أسۍ چایہِ پَتہٕ چھِ کَران أسۍ کٲم زِ أسۍ چھِ ماران پَتہٕ چھُ یِوان کانٛہہ پُج سُہ چھُ ماران اَسِہ ییٚمِس یہِ مارُن آسہِ ماران سُہ چھُ ماران تیٚمِس کَٹھ یہ کیاہ اَسٮ۪س مارُن سُہ چھُ ماران تیٚمہِ ساتہٕ پَتہٕ چھِ گژھان کٲم تِم چھِ ماران تٔمِس کَٹھ پَتہٕ چھُ تِم کَڈان تٔمِس ماز واز کَران پَتہٕ یٔمِس یہِ یُس رِشتہٕ دار آسہِ سُہ چھِ تٔمِس بٲگراوان سٲرۍ سٕے یِم اَسہِ رِشتہٕ دار چھِ آسان اورٕ چھِ رِشتہٕ دار گامَن منٛز یا گامَس منٛز چھُ رِشتہٕ دار کانٛہہ تٔمِس چھِ أسۍ سورُے دِوان ماز چھِکھ بٲگراوان یا تِم چھِ اَنان تورٕ تَمہِ دۄہ چھِ واریاہ مَزٕ لَگان اَسہِ واریاہ خوشی چھِ اَسہِ آسان تِمَن عیٖدَن پٮ۪ٹھ واریاہ زیادٕ خوشی